ییٚلہِ ہسا أسۍ درگاہن منٛز گژھان چھِ تَتہِ چھِ آسان نؠماز پرٕنۍ أسۍ ہسا چھِ کران ووزوٗ پوٚزوٗ بیٚیہِ حظ چھِ أسۍ مَسوَس تھاوان سورُے بنٛد أسۍ چھِ ہِجاب کران بیٚیہِ ہَسا چھُ سون یہِ شَلوار چھُ آسن یہِ چھُ گۄڈٕ بۄن آسان ترٛاوُن پَتہٕ چھِ أسۍ درگاہ گژھان بیٚیہِ نسا چھِ أسۍ میک اپ ویک اپ کِہیٖنۍ مطلب پییِن چھُنہٕ پٮ۪وان کِہیٖنۍ میک اپ ویک اپ کَرُن تِکیازِ تَمہِ سۭتۍ چھُنہٕ وضو سون پھٕٹان بیٚیہِ ہَسا چھِ أسۍ مطلب عام طور چھِ أسۍ برٛؠسوار ییٚتہِ گژھان سٲنِس گامَس منٛز برٛؠسوار چھِ ییٚتہِ واریاہ گژھان نؠماز پَران شامَن بیٚیہِ ہَسا چھِ جمعہ دۄد تہِ چھِ نؠماز ہؠکَان أسۍ پٔرِتھ اَصٕل پٲٹھۍ عیٖد ویٖد چھِ آسَان ہؠکَان چھِ أسۍ نؠماز پٔرِتھ نؠماز پَرنہِ گژھان مگر یِہوے اگر ہَسا أسۍ گَرِ نیرو سٲنۍ اَسہِ کُن گَژھِ نہٕ ووپَر مَردَس گٔژھ نظر پیٚنۍ کینٛہہ اَوَے چھِ أسۍ پؠوَان ہِجاب کَرُن اَوے چھُ پؠوَان أسۍ ہِجاب کَرُن تِکیازِ مطلب سون وضو روزِ اَصٕل اَمہِ سۭتۍ کٲنٛسہِ گٲرموحرم سٕنٛز نظر گٔژھ نہٕ پیٚنۍ کورِ کینٛہہ اَوَے چھِ أسۍ یہِ ہِجاب وِجاب چھِ أسۍ کَرَان اَصٕل پٲٹھۍ بیٚیہِ چھِ أسۍ نؠماز وؠماز پران اَصٕل پٲٹھۍ